گاندربَلس منٛز چھِ اَسہِ اینٹرٹینمینٹ آپشن واریاہ ییٚتہِ چھِ واریاہ پارَک یِتھ کنۍ زَن کَمریا پارک چھِ وٲیِل پارک چھِ یا مانَسبل چھُ بیٚیہِ چھِ ییٚتہِ بیٚیہِ چھِ ییٚتہِ سُپوٹٕس فیسلٹی تہِ ییٚتہِ چھُ کَمبریا گراونڈ تہٕ سُپرا تہِ چھُ اکھ گراوُنڈ ییٚتہِ زَن فٹ بال چھِ یِوان گِندنہٕ بیٚیہِ چھِ لۄکٕٹۍ لۄکٕٹۍ گراوُنڈ ہر کُنہِ ایریا ہَس منٛز ییٚتہِ زَن گِندان چھِ دۄہے لُکھ